ہیٚلو سَلام وعلیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ آ سبزی بَنہِ پرٛٮ۪تھ کانٛہہ اَسہِ نِش حظ اَہَن حظ یہِ تۄہہِ ضروٗرت چھُو سُہ بَنہِ حظ گازرِ مُجہِ ہاکھ سورُے حظ چھُ مُجہِ کِلوٗ گژھان اَز گژھان تٕرٛہ رۄپیہِ حظ آ گازرِ گژھان تِم تہِ گژھان پانٛژھ تٕرٛہ ژَتجی لگ بگ آ اَدٕ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ